وعلیکُم اَسلام آ آ اَچھا ٹھیٖک چھُ تۄہہِ کَمہِ موٗجوٗب اوسوٕ ترٛوومُت رِزیوٗم اَچھا کَر ترٛووٕ اَچھا اَچھا یُس سُہ ہیٛوٗ جاب چھُ تَمہِ خٲطرٕ چھِ وُنہِ ییٚتہِ رِزیوٗم یِوان تَنہٕ پٮ۪ٹھ تہٕ أسۍ چھِ وُچھان أسۍ أسی کَرہون کانٛہہ اَصٕل پہمَتھ تَمہِ خٲطرٕ سِلیکٹہٕ تَمے موٗجوٗب چھِ أسۍ وُنہِ رَٹان رِزیوٗم واریاہَن ہٕنٛدۍ تۄہہِ چھُ مےٚ ووٚنمُت ییٚمہِ دۄہ تَتھ اِنٹَروِو آسہِ تہٕ تَمہِ ساتہٕ کَرو تۄہہِ أسۍ اِنفارم مگر توتہِ کٔرۍزیٚو تُہۍ منٛزٕ منٛزٕ رِماینٛڈَر خٲطرٕ کال تہٕ کُنہِ ساتہٕ چھِ ہٮ۪کان مٔشِتھ تہِ گٔژھِتھ کَمپٔنی اَسہِ تہِ چھِ اَسہِ تہِ چھِ کَرُن کانٛہہ اَصٕل اَمہِ خٲطرٕ چوٗز تہٕ تَمے موٗجوٗب چھِ أسۍ دِوان تھوڑا یہِ دیٖری پَہمَتھ نہَ نہَ یِمنٕے دۄن ژۄن دۄہَن تامَتھ کَرو أسۍ کیٚنٛہہ تَمہِ خٲطرٕ تُہۍ مہٕ بٔرِو سُہ پَرواے کِہیٖنٛۍ تہٕ تۄہہِ کَرو أسۍ کال تَمہِ برٛونٛٹھ تُہۍ روٗزیٚو ریڈی ٹھیٖک چھا نہَ نہَ أسۍ وُچھو کٔمِس منٛز کِژھ صلٲحِیَت چھےٚ کُس ہیٚکہِ اَصٕل پٲٹھۍ یہِ کٲم کرِتھ تہٕ تَمے حساب نہَ نہَ نہَ نہَ تۄہہِ پیٚیو تَتٮ۪ن باضٲبطہٕ ڈِگری ہٕنٛز سَٹیفِکیٹ وغیرہ ہاونہِ تِم تھٲوِزیٚو تُہۍ ڈاکِمٮ۪نٛٹ سۭتۍ تہٕ بیٚیہِ پرٕٛژھنو تَتہِ کۄسچن تِم وُچھَن تۄہہِ منٛز چھا تیٖژاہ صلٲٛحِیَت تِمَن باسہِ تُہٕنٛدِ تَلہٕ گۄڈَٕ ٹھیٖک چھا فارمَل آیہِ یِیٖزیٚو تُہۍ ڈرٛیس کوڈٕچ چھَنہٕ یہِ فارمَل آیہِ ٹھیٖک چھا چلو نَہ سُہ کَڈو أسۍ باضٲبطہٕ نوٚٹِفِکیشَن چلو ٹھیٖک چھُ